میٛانہٕ خٲطرٕ چھُ سُہ اَکھ ٹایِم واریاہ خاص ییٚلہِ مےٚ پنٛنہِ خٲطرٕ اَکھ فٲصلہٕ نیوٗ ییٚلہِ ٹُوٮ۪لتھ کوٚر تَمہِ پتہٕ کٔر مےٚ مےٚ دوٚپ واریاہ فیٖلڈ ٲسۍ یَتھ منٛز اِنسان گٔژھِتھ ہیٚکہِ ہے واریاہ چایِس یِم آسہٕ یِمن منٛز اِنسان گٔژھِتھ ہٮ۪کہِ لیکِن مےٚ باسیو تَمہِ وِزِ ٲس ساروے کھۄتہٕ اَصٕل یُس مےٚ باسیو اوس سُہ باسیو مےٚ نٔرسِنٛگ تِکیٛازِ تہِ مےٚ دوٚپ اَتھ منٛز ہٮ۪کہِ اِنسان لُکن مدتھ تہِ کٔرِتھ پانہٕ تہِ چھِ ہٮ۪کان اِنسان خبر کوٗتاہ ہیٚچِتھ اَتھ منٛز تہٕ تَمی موٗجوٗب مےٚ کٔر پتہٕ یِہوٚے نٔرسِنٛگ اَتھ منٛز چُنۍ مےٚ پتہٕ یِہوٚے نٔرسِنٛگ آو مےٚ واریاہ زیادٕ پَسنٛد تَمہِ پتہٕ کوٚر مےٚ یِہوٚے جایِن تِکیٛازِ بیٚیہِ چھِ مےٚ یُس مےٚ یہِ نصیحت یُس مےٚ یہِ اٮ۪ڈوایِس یہِ دِژ مےٚ پنٕنۍ مٲلۍ پنٛنیو پنٕنۍ فادرن دِژ مےٚ پنٕنۍ مٲلۍ دِژ مےٚ یہِ تٔمۍ دوٚپ مےٚ دوٚپُن نَہ ژٕ گَژھ اَتھ منٛز تِکیٛازِ تہِ اَتھ منٛز چھِ ہاسپِٹل ہسپتال چھِ پٮ۪وان گَژھُن تَتہِ اگر اِنسانَس لوٚگمُت آسہِ تٔمِس چھِ ہٮ۪کان اِنسان مدتھ کٔرِتھ یا باقٕے باقٕے تہِ چھِ اَتہِ مختلف قٕسمٕکۍ یِوان مختلف نٔرسٕز چھےٚ تَتہِ لبنہٕ یِوان یِم واریاہ زیادٕ مدتھ چھےٚ وٕنۍکٮ۪ن کَران واریاہ زیادٕ مَدتھ چھِ یِوان کَرنہٕ یا اَتھ منٛز چھِ یِوان اگر اِنسانس گورمٮ۪نٛٹ جاب لَگہِ گورمٮ۪نٛٹ جاب چھِ ہٮ۪کان کٔرِتھ یا پرٛایویٹ جاب آسہِ سُہ تہِ چھِ ہٮ۪کان کٔرِتھ یَتھ منٛز اَصٕل پٲٹھۍ اِنسان پنُن گرٕ چھِ ہٮ۪کان پانہٕ تہٕ پکنٲیِتھ پنٕنۍ رِزق روٹی چھِ ہٮ۪کان کمٲیِتھ تہٕ تَمے موٗجوٗب مےٚ گوٚو یہِ واریاہ زیادٕ خوش یہِ یہِ چُن مےٚ یہِ ہیوٗ یہِ نٔرسِنٛگ چُنۍ مےٚ اَتھ مںٛز ہیوٚچھ مےٚ واریاہ زیادٕ نو نو نو نو ٹٮ۪کنالجی ہیٚچھ مےٚ اَتھ منٛز نٔرسو کیٛاہ چھُ کوٚرمُت ایٖجاد نَہ اَتھ منٛز کیٛاہ چھُ کوٚمُت نٔرسو مطلب پنُن یہِ پیشنٛٹ بچاونہٕ موٗجوٗب کیٛاہ چھُ کوٚرمُت نٔرسو سُہ تہِ ہیوٚچھ مےٚ مےٚ ہیوٚچھ سوری اَتھ منٛز کیٛاہ چھِ یِوان اَتھ منٛز نَیہِ نَیہِ کِتاب پَرِ مےٚ اَتھ متعلق اَتھ مںٛز کٕم کِتاب چھےٚ تِم تہِ پَرِ مےٚ اَتھ متعلق یا باقٕے چیٖز یِم تہِ اَتھ منٛز نو نو آمٕتۍ ٲسۍ یا کٕلاس ٲسۍ أسۍ دِوان سکوٗلن منٛز یِم اَتھ خٲطرٕ پَرِ مےٚ واریاہ زیادٕ بُکہٕ کِتاب آسہٕ یِوان اَمہِ خٲطرٕ تِم پَرِ مےٚ اَتھ خٲطرٕ تہٕ وٕنۍکٮ۪ن چھَس بہٕ واریاہ زیادٕ خوش تِکیٛازِ تہِ مےٚ گٔے یہِ نٔرسِنٛگ وٕنۍکٮ۪ن مکلٲو مےٚ کٔرِتھ اَمہِ خٲطرٕ چھَس بہٕ واریاہ زیادٕ خوش تِکیٛازِ تہِ میٛانہٕ خٲطرٕ گٔے یہِ کمپٕلیٖٹ ییٚمہِ سۭتۍ بہٕ وۄنۍ وٕنۍکٮ۪ن جاب چھِ کُنہِ تہِ جایہِ چھَس ہٮ۪کان پنٕنۍ جاب کٔرِتھ اگر بہٕ کُنہِ تہِ ہاسپِٹلَس منٛز گَژھان بَس اٮ۪کٕسپیٖرینٕس چھےٚ پٮ۪وان ضٔروٗرت تَتہِ تِکیٛازِ تَمہِ موٗجوٗب تہِ چھِ أسۍ گٔمٕتۍ اٮ۪ل ڈی چھِ گٔمٕتۍ یا ہور اٮ۪س اٮ۪م اٮ۪چ اٮ۪س چھِ گٔمٕتۍ ہٮ۪ڈوُن چھِ گٔمٕتۍ تَمہِ موٗجوٗب تَتہِ تہِ چھِ اَسہِ کٔرمٕژ ؤریس کھنٛڈَس چھےٚ کٔرمٕژ اٮ۪س اٮ۪م اٮ۪چ اٮ۪س اٮ۪س اٮ۪م اٮ۪چ اٮ۪س چھےٚ کٔرمٕژ ؤریس ٹرٛینِنٛگ یَتھ منٛز اَسہِ واریاہ چیٖز ہیٚچھ تَتھ تتہِ گٔے أسۍ ہُتھ واڈَس منٛز ییٚتہِ یِمن دزان ٲسۍ پیشنٛٹہٕ تِمن أسۍ تَتہِ عٮ۪لاج کَران تَتھ واڈس منٛز چھَس بہٕ گٔمٕژ یا ییٚتہِ انٛجکشن ٲسۍ کَڑان یہِ سٮ۪مپٕل وٮ۪مپٕل ٲسۍ کَڑان تَتھ واڈس چھَس گٔمٕژ یا ییٚتہِ پرٛٮ۪شَر ٲسۍ وٕچھان خٲلی یِمن پیشنٛٹَن ٲسۍ ترٛاوان او پی ڈی آی پی ڈی تِمَن واڈن منٛز چھِ أسۍ گٔمٕتۍ ہَر کُنہِ مختلف واڈس منٛز چھےٚ کٲم کٔرمٕژ یا ییٚتہِ آپریشَن ٲسۍ کَران تور چھِ گٔمٕتۍ یا